ہیلو کیٛاہ تُہۍ چھُو حظ امیٖگوز پٮ۪ٹھٕ مےٚ اوس آرڈَر کَرُن پیٖزا بیٚیہِ اوس مےٚ کَرُن آرڈَر فرٛایڈ رایِس تُہُنٛد اٮ۪ڈرَس چھِ حظ یہِ اَمَرس بِہایِنٛڈ اَمَر سِنٛگھ کالیج تۄہہِ چھُو یہِ فُڈ ڈیلِوَر کَرُن کاکس راے وَن فوٹی اے کَرَن نَگر پِن کوڈ حظ وَن نایِن ڈَبٕل زیٖرو زیٖرو نایِن اَچھا شُکریہ مگر مےٚ گَژھِ فُڈ واتُن ٹایمَس پٮ۪ٹھ میون فیورِٹ ڈِش چھُ فرٛایڈ رایِس بہٕ چھَس ہر وِزِ یَژھان فرٛایڈ رایسٕے کھیوٚن مےٚ چھُ سُہ واریاہ خۄش کَران تَتھ منٛز چھِ آسان واریاہ اَصٕل اَصٕل اِنگرٛیٖڈٮ۪نٛٹٕس تَتھ منٛز چھِ آسان واریاہ گرٛیٖنری اِنگرٛیٖڈیَنٹٕس بیٚیہِ چھِ آسان تَتھ منٛز نوٗن نوٗنہٕ دار چھُ آسان ایز سَچ مےٚ چھُ بٕلَڈ پرٛشَر لو گژھان بہٕ چھَس پرٛٮ۪فرَننٕس دِوان سُے کھٮ۪نَس تَمے موٗجوٗب اہن حظ شُکریہ